ہیٚلو وعلیکُم سلام ؤنِو حظ اَہَن آ ؤنِو ٹھیٖک باوُل سٮ۪ٹ چھِ گژھان پانٛژھ تٲجی شَتھ حظ آ ؤلِو صُبَحن ییٖزیٚو دُکانَس پٮ۪ٹھ تہٕ تٔتی وُچھِو حظ

چلو ٹھیٖک چھُ